گاڈٕ رَٹنہِ چھُ وارِیاہ اکھ مُشکِل کٲم تِکیٛازِ گاڈٕ رَٹنہٕ خٲطرٕ گَژھِ اِنسانس منٛز برداشت کرنٕچ قُوَت آسٕنۍ گاڈٕ رٹنہٕ خٲطرٕ چھُ اِنسانَس وارِیاہس کالَس اِنتظار پٮ۪وان کَرُن پرٛارُن چھُس پٮ۪وان دٔریایہِ دٔنٛدِس پٮ۪ٹھ یا زال پنُن تٔرٛٲیِتھ چھُس پٮ۪وان ژھوٚڑ تہِ کھالُن یہِ زال وارِیاہ گوٚب چھُ آسان یَتھ زالَس أنٛدۍ أنٛدۍ شِشتُروٗ فٔلۍ چھِ آسان تہٕ ہٲنٛزس تٔمِس نفرس چھِ پٮ۪وان اَتھ کَش کَڑُن یَس کَش کڑنہٕ خٲطرٕ تٔمِس وارِیاہ زیادٕ طاقت چھِ لگان تہٕ تیٖتیٛاہ طاقت لٲگِتھ تہِ چھُ تٔمِس کُنہِ ساتہٕ پٮ۪وان ژھوٚرٕے سُہ کھالُن سُہ ژھوٚرٕے کھالنہٕ خٲطرٕ گژھِ وٲنِج تہٕ جِگرٕ آسُن اَما پوٚز اگر چہِ أسۍ کٔشیٖرِ منٛز وٕچھو ییٚتہِ گاڈٕ رٹان چھِ مِثال کے طور پر دٔریایہِ جہلِمس منٛز یا ڈَلس منٛز یُس وارِیاہ زیادٕ سوٚن چھُ ییٚمہِ ساتہٕ تَتھ اکھ گاڈٕ ہٲنٛز بِسلَے چھُ ترٛاوان تہٕ وارِیاہس کالَس پرٛٲرِتھ چھُس پٮ۪وان ژھوٚرٕے نیرُن سُہ ژھوٚرٕے نیرنہٕ خٲطرٕ چھُ وارِیاہ زیادٕ برداشت وارِیاہ زیادٕ ہوصلہٕ یہِ کٲم بیٚیہِ کرنہٕ خٲطرٕ اِنسانَس ضٔروٗری اَما پوٚز یہِ گاڈٕ رَٹُن چھُ نَشہٕ تہِ کینٛژاہ مگر یہِ نَشہٕ لگُن چھُ وارِیاہ زیادٕ مُشکِل آسان تِکیٛازِ ییٚمہِ ساتہٕ أسۍ نٔیِس کٲنٛسہِ جوانَس اَتھِ نَیہِ کٲنٛسہِ پُیہِ اَتھِ بِسلَے دِمو تہٕ یا زال دِمو تہٕ سوزون گاڈٕ رَٹنہِ سُہ آو تورٕ ژھوٚرٕے تہٕ دۄیمہِ لٹہِ مےٚ چھُنہٕ باسان سُہ کیٚاہ گَژھِ سُہ اٮ۪نکوریج کَرُن سُہ ماٹِویٹ کَرُن سُہ مٲنراوُن بیٚیہِ نَہ ژٕ گَژھ ژٕ رَٹ وَلہٕ مےٚ سۭتۍ وَلہٕ بہٕ ہاوَے کِتھ پٲٹھۍ چھُ رَٹُن یہِ چھُ وارِیاہ زیادٕ اکھ مشکِل گاڈٕ رَٹنس چھِ سۭتۍ چھِ اِنسان سٕنٛدِس دٮ۪ماغس منٛز الگ اکھ سُکون یِوان اَما پوٚز اگرچہِ یہِ کانٛہہ بٔڑ بارٕ بِزنِس چھَنہٕ کیٚنٛہہ مگر پنٛنہِ دۄہ کٔشی پنُن ہاکھ بتہٕ چھُ مِلان گاڈٕ رَٹہٕ سۭتۍ چھُنہٕ اِنسان کانٛہہ بوٚڈ موٚہنیوٗ ہٮ۪کان بٔنِتھ کیٚنٛہہ کانٛہہ دولت منٛد ہٮ۪کان بٔنِتھ کیٚنٛہہ مگر پنٛنِس عیالس پنُن پان چھِ ہٮ۪کان پکنٲیِتھ بیٚیہِ خاص کَر چھُس سُکون یِوان مےٚ چھُ باسان نَیہِ جنریشنہِ منٛز چھُ برداشت کَرنُک اکھ ہُنر غٲب گوٚمُت یہِ غٲب یہِ نَیہِ سَرٕ تہٕ بیدار کرنہٕ خٲطرٕ چھِ مےٚ باسان أکِس جوانَس پَزِ گاڈٕ رَٹُن ییٚمہِ سۭتۍ تٔمِس برداشت کرنٕچ قُوَت بَڑِ تہٕ بہٕ چھُس نٔیِس جنریشنہِ یِہوٚے صلح دِوان اگر تۄہہِ پانَس انٛدر برداشت کرنٕچ قُوَت چھو بٔڑراوٕنۍ میٛانہِ انٛدازٕ چھُ گاڈٕ رٹُن اکھ اصٕل چیٖز